اگر أسۍ ونکِکِس ٹایمٕچ کتھ کرو یُس آن لاین سُکولِنٛگ تہٕ بیٚیہِ کوچِنٛگ یتھ یتھ وَقتَس مَنٛز چَلان چھِ امہ سۭتۍ بَنیو واریاہ اِمپیٚکٹ کیازکہِ اَمِک یِم سایِڈ اِفیٚکٹ چھِ سوشَل لایِو چھِ اِنسانَس گَژھان پوٗرٕ سٹوڈَنٹَس پوٗرٕ ختم گَژھان بیٚیہِ کیاہ سا چھُ گَژھان بیاکھ چیٖز یُس کیاہ چھِ اتھ وَنان یُس میٖٹِنٛگ سٹوڈَنٹَن یُس شِڈوٗل شِڈوٗلِنٛگ مِیٖٹِنٛگ چھِ آسان فار ایٚگزامپل اگر بَچَس آسہِ فرنڈَس نِش کاپی سُہ چھُ واریاہ گَژھان سُہ یُس اوس سُہ مۄکلیو پوٗرٕ ختم گَژھان چھُ امہِ سۭتۍ مین چیٖز چھُ آسان سوشَل لایف سوشَل لایف چھِ پوٗرٕ ختم گَژھان یہِ چھُ بوٚڑ کرایٹیٖریا امہِ سۭتۍ بیٚیہِ چھِ أسۍ بیٚیہِ چینج چھ بیاکھ چینج چھِ اگر سُکولِنٛگ چھِ گَژھان آن لاین یِم سپوٹس ایٚکٹِوِٹیٖز چھِ آسان یِم امہِ سۭتۍ تہِ چھِ گَژھان پوٗرٕ امہِ نِش اَلَگ یِم ڈِفکَلٹیٖز تہِ چھِ یِوان بَچَس فیس کَرنہِ کیازکہِ یِم ایٚکٹِوِٹیٖز فِزکَل ایٚکٹِوِٹیٖز چھِ اَتہِ بَچَس پیٚوان واریاہ ضوٚروٗری اگر نہٕ یِم گَژھَن یِم آن لاینَس اگر بَچہِ گَژھِ کَنٹِنیو سُکول أمِس یِم یِم امپیٚکٹ چھِ آسان یِم چھِ اِنسانَس گَژھان واریاہ مٔشدی اِنسانَس چھُ نہٕ ضوٚروٗری پَننہِ ایٚجُکیشنے یٲژ أمِس چھ واریاہ سایڈ لایف تہِ آسان مَطلَب فِزکَل ایٚکٹِوِٹیٖز آسان فرنڈشِپ چھ آسان گرل فرٮ۪نڈ چھِ آسان یِم چھِ آسان ضوٚروٗری أمِس امہِ چیٖز سۭتۍ چھُ اِنسان فریٚش روزان وۄنۍ اگر أسۍ کتھ کرو بَچَن ہٕنٛز بَچَن چھ مین چیٖنٛز چھ آسان بَچَس أمِس چھ آسان مین چیٖنٛز سوشَل لایف اکھ ٹیٖچر یُس أمِس فِزِکلی پَرناوِ أمِس اکھ ڈِسِپلن ہیٚچھِ یِژھ آن لاینَس مَنٛز ہیٚچھِ نہٕ یہِ تیوٗت ڈِسپلن کِہیٖنۍ أمِس گَژھِ پوٗرٕ میٚنٹیلِٹی گَژھِ أمِس واریاہ مَطلَب ویٖک گَژھِ أمِس یہِ ہیٚکہِ نہٕ پَتہٕ پوٗرٕ یُس أمِس آے کیوٗ پاوَر سُہ گَژھِ أمِس واریاہ ویٖک کیاز ضُروری چھُ نہٕ ایٚجُکیشَن مَنٛز بَنہِ یہِ أسۍ بَنو اکھ روبوٹ اگر أسۍ گَرے پَرو یا آن لاین اَسہِ چھ بہتر چھ آسان فِزِکلی چھُ واریاہ واریاہ اتھ خٲطرٕ چھ ہر کانٛہہ اِنِشِیٲٹِو سپوٹ کَران گورمنٹ چھُ واریاہ اتھ سَپوٹ کَران اتھ خٲطرٕ کہِ یہِ یُس آن لاین یہِ چھِ یہِ ہَسا گَژھِ واریاہ کم گَژھٕنۍ یُس آف لاین چھُ یہِ چھُ ضوٚروٗری وۄنۍ ٲسۍ اگر أسۍ کتھ کرو لاس ٹایم اوس جوٗرِنٛگ پوسٹ کووِڑ مَطلَب واریاہ اِفیٚکٹس گٔے تمہِ سۭتۍ بَچَن اوس نہٕ پَیی یِم بَچہِ زاے أکِس دۄن دۄن ؤریَن پَیی لوٚگ نہٕ بَچَن کہِ کِتھ کنۍ کیاہ کَپٲرۍ پَرو وۄنۍ یِم چیٖز گٔے واریاہ پرابلم چھِ گَژھان امہِ سۭتۍ بیٚیہِ چھ یِمو چیٖزو سۭتۍ چھ اِنسان ہیٚچھان تہِ پَتہٕ اگر آف لاین بَچہِ گَژھِ سُکول پَرنہِ سُہ چھُ ہیٚچھان پَتہٕ بیٚیہِ چھِ بیٚیہِ چھِ تٔمۍ سٕنٛز زندگی واریاہ اصل ہیٚچھان پَتہٕ یِم چیٖنٛز گَژھَن کَرٕنۍ اکھ گورمنٹ گَژھِ اتھ خٲطرٕ واریاہ سٹیٚپ تُلٕنۍ کہِ یُس آن لاین سُکوٗلِنٛگ چھ سُہ گَژھِ واریاہ کم گَژھٕنۍ وِنکِکِس ٹایمَس مَنٛز تہِ چھُ آن لاین پَران واریاہ مَطلَب أسۍ اگر ونکٮ۪س مَطلَب یِم مطلب اولڈ کیاہ چھِ یتھ وَنان یَنٛگ ایج ہٕنٛدۍ چھِ تِمَن چھِ نہٕ تیُتھ اِفیٚکٹ کینٛہہ اگر تِم ونکٮ۪س جاب چھِ آسان کَران سایڈ آن لاین کوچِنٛگ آسان کَران ہُہ یہِ اتھ چھُ نہٕ تیُتھ اِفیٚکٹ کینٛہہ یُس بَچہِ چھُ آسان أمِس چھ گۄڈنیٚتھ فِزِکلی ٹیٖچر سٕنٛز ضوٚروٗری پریٚکٹِس ضوٚروٗری فِزِکلی فِٹ گَژھِ آسُن بَچہِ یہِ گَژھِ نہٕ مَطلَب أمِس گَژھِ نہٕ تِژھ کینٛہہ پَتہٕ پرابلِم گَژھٕنۍ کینٛہہ یِمو چیٖزو تَلہ چھِ بَچَس واریاہ یِم ایٚکٹِوِٹیٖز ضوٚروٗری